کشیٖر چھِ اکھ واریاہ بٔڑ ریاست کشیٖرِ منٛز نَہ چھِ صرف روزان کٲشِر ییٚتہِ چھِ واریاہن ڈالیکٹن ہنٛدۍ واریاہن زبانن ہنٛدۍ لُکھ تہِ روزان ییٚتہِ چھِ روزان گۄڈٕنیتھے کٲشر ییٚتہِ چھِ روزان گُجر بکروال ییٚتہِ چھِ روزان پٹھان ییٚتہِ چھِ روزان پختون بولان چھِ ییٚتہِ چھِ روزان کٲشر پنڈِت یِم کٲشُر بولان چھِ ییٚتہِ چھِ روزان کینٛہہ اِنگلِش مین تہِ یِم اِنگلِش کران چھِ میون وننُک مطلب چھُ کٲشر یۄس چھِ کشیٖر یۄس یہِ چھنہٕ صرف بنیمٕژ کٲشِر لُکن ہنٛد ییٚتہِ چھِ واریاہ زیادٕ واریاہ زیادٕ میقدارس باقی لُکھ تہِ مطلب ییٚتہِ چھُ مطلب گُجر تہِ بکروال تہِ یِم تہِ چھِ یتھ منٛز واریاہ میقدارس منٛز لُکھ روزان مطلب یُس بہٕ چھُس بہٕ چھُس کٲشُر ڈالیکٹ بہٕ چھُس کٲشُر کران بہٕ چھُ کٲشِر پٲٹھۍ کتھ ونان کٲشر پٲٹھۍ کتھ بوزان وۄنۍ وۄنۍ ہیچھ مےٚ مطلب یتھ ونان چھِ أسۍ ماجہِ زبان بہٕ چھُس یہِ آرام سان ہیکان بوٗلِتھ سمجِتھ تہٕ امہِ سۭتۍ چھُس بہٕ باقین سۭتۍ کتھ باتھ ہیکان آرام سان کٔرِتھ تہٕ پنٕنۍ یِم مےٚ أندٕر کِنۍ خیالات چھِ آسان بہٕ تِم چھُس بہٕ امی زبان تھروٗ ہیکان مطلب ظٲہر کرتھ وِنۍ کرو أسۍ ونہِ ونہٕ بہٕ مطلب مےٚ کرے کوٗشش بہٕ ہیچھِ گُجر بکروال ہیچھِ بہٕ یُس گُجروال بکروال ڈالیکٹ چھُ یُس گجروال بکروال زبان چھِ مطلب مےٚ مےٚ گوو شوق بہٕ ہیچھٕ یہ تِکیٚازِ مےٚ اوس اکھ دوس سُہ اوس روزان گُٹلی باغ گُٹلی باغس منٛز چھِ ہیرِ کنہِ چھِ تِم پہاڑس پیٹھ تتہِ چھِ ہُم گجر بکروال روزان تم گجر بکروال چھِ پنُن یہِ تہنٛد روزگار چھُ تِم چھِ تِمن چھُ آسان تتہِ میاکٹ ژھاوجہِ تِم چھِ تِم پانس سۭتۍ أکِس جاے پیٹھ بیکِس جاے گژھان یِم تِم گجر بکروال ٲسۍ تِم ٲسۍ تتی روزان تِمن اوس تِمن زٔمیٖندٲری تِمن سۭتۍ روزان تہٕ مےٚ اوس نہٕ تِمن سۭتۍ دۄہے دۄہے گژھان کتھ باتھ تہٕ مےٚ اوس تٔمۍ سنٛد خۄش کران تم سنٛز زبان کتھ کرنُک طریٖقہٕ یِم یِم طریٖقہٕ سُہ پنٕنۍ چیٖز اوس مےٚ ونان تہ پنٕنۍ خیال اوس باوان تہٕ مےٚ تہِ ووٚن تٔمِس مےٚ ہیچھناو یہِ زبان لیکِن مےٚ کٔر واریاہ واریاہ کوٗشش بہٕ ہیچھِ مگر مطلب ییٚلہِ مےٚ کینٛہہ ہیوٚچھ کینٛہہ کینٛہہ لۄکچہٕ لۄکچہٕ مصرِ ہیچھ مےٚ لایک کہِ بتہٕ کھیوتھا لایک چاے چیتھٕ مطلب مطلب سکوٗل چھےٚ گژھُن یتھے کٔنۍ یِم ٲسۍ روزمرہ منٛز کتھ چھِ کران یتھتے یژھے کتھ کٔر مےٚ بیاکھ یۄس زبان چھِ ییٚتہِ کشیٖرِ منٛز بولنہٕ یِوان سۄ چھِ یِوان تتھ چھِ ونان أسۍ پختون ڈیلیکٹ پختون مطلب گٔے پھٹان ڈیلیکٹ پٹھان مطلب گٔے اصلی چھِ ونان آمٕتۍ چھِ یِم چھِ آمٕتۍ پٲکِستانہٕ پیٹھ پتہٕ چھِ یِم سیٹٕل گٔمٕتۍ کشمیٖرس منٛز تہٕ یِمو بنوو یم چھِ آمٕتۍ ییٚتہِ پیٹھ پاکستانہٕ پیٹھ یِم چھِ گٔمٕتۍ سیٹٕل ییٚتہِ کشمیٖرس منٛز تہٕ یُس اُہُنٛد زبان چھِ تتھ چھِ أسۍ ونان پختو یِم چھِ پختو پٲٹھۍ کتھ کران پختو تہِ چھِ اکھ خوٗبصوٗرت زبان یِم چھِ پنٕنۍ مطلب مےٚ چھِ نہٕ سُہ آز تام بوٗزمٕژ آز تام کہیٖنۍ یِم کِژھِ چھِ کتھ کران مطلب مےٚ مےٚ باسان یِم آسن مطلب یہنٛد یہِ کتھ کرنُک طریٖقہٕ آسہِ یُہے یتھ پٲٹھۍ گُجر بکروال کران چھِ یا یتھ پٲٹھۍ باقی گروپ کران چھِ بیاکھ ییٚتہِ یُس ڈالیکٹ چھُ تتھ چھِ أسۍ ونان کہِ یِم یِم چھِ کیٚاہ چھِس ونان گجربکروال تہِ ووٚنس پختو تہِ ووٚنس بیاکھ چھُ آسان یِم گجر گجر چھِ گجر چھِ آسان یِم چھِ بسان یِم ہیر ہیرن علاقن منٛز یِم گجر چھِ ہیر علاقس بسان تِم چھِ کران منٛزٕ کران اردو تِم تِم چھِ خاص طور پر اردو کران دپان چھِ اہنٛد آرِجن چھُ یِم یِم چھِ آمٕتۍ جۄمہِ پیٹھ گٔمٕتۍ ٹرانسفر یور ییٚتہِ چھِ ییٚلہِ اوس یُتھے ییٚتہِ آزٲدی سلسلہِ اوس چلان سٲنِس ہندُستانس منٛز تہِ تمہِ کِنۍ چھِ یِم اور آمٕتۍ یور آمٕتۍ گٔمٕتی مطلب آزٲدی ہنٛد تہٕ پتہٕ چھُ یِم ییٚتی بسر کورمُت تہٕ او چھِ پنٕنۍ زندگی یتی کٔرمٕژ سٹارٹ یُس اہنٛز زبان چھِ یُس اہنٛز یہِ بولنُک طریٖقہٕ چھُ یِم چھِ اردو پٲٹھۍ کتھ کران مطلب آپ نے کھانا کھایا آپ نے وہ کیا آپ نے دُکان پہ آپ دُکان پے گٮٔے آپ نے وہ کام کیا جو میں نے آپکو سونپا تھا یتھٖے پٲٹھی چھِ یِم ورایاہ ورایاہ کتھ کران یتھے پٲٹھی چھِ یِم کتھ باتھ کران تہٕ پنٕنۍ یِم یِم خیال چھِ اکھ أکِس سۭتۍ باوان تہٕ میون مطلب وننُک چھُ مطلب ہر کانٛہہ زبان چھِ خوبصورت اسہِ پزِ ہر کانٛہہ زبان ہیچھِنۍ تِکیٚازِ نہٕ کہِ نہٕ امہِ سۭتۍ چھُ اسہِ گژھان اکھ سُہ واریاہ زیادٕ مدتھ ملان باقی ثقافت سمٕجھنس منٛز تہٕ باقین سۭتۍ مدتھ گژھان